اَسلامُ علیکُم بروںٛٹھ ٲسۍ مان ییٚمہِ ساتہٕ کَمرَس ٲس کٲنٛسہِ دَگ کَران پَتہٕ ٲسۍ مان ژٕ کَران پَنٕنۍ زماد پَتہٕ اوس مان ژٕ اِنسان اَنان دَپان ٲسۍ کٲشُر تیٚلہِ اَسہِ اوس نیران تَمہِ دۄہ گَرَن منٛز تیٖل اَسہِ اوس گَرَن منٛز کٲشُر تیٖل آسان ٲسۍ تَمچی مٲلِش کَران ٲس تَمہِ سۭتۍ مان ژٕ رٕلیٖف ملان اوس مان ژٕ اَنان یہِ زٲیتوٗنۍ تیٖل اوس تَمہِ سۭتۍ ملان اِنسانَس راحت ٲسۍ اَنان مان ژٕ یہِ مَچہِ تیٖل اوس تِمَن دۄہَن دَپان مَچہِ پٮ۪ٹھ أنِو تیٖل وٲلِتھ تہٕ کَران ٲسۍ تَمِچ مٲلِش ییٚلہِ نہٕ تَمہِ سۭتۍ تہِ باسے ہے فرق پَتہٕ ٲسۍ کَران کٲم پَتہٕ ٲسۍ آب گرماوَن دانَن پٮ۪ٹھ برونٛٹھ ٲسۍ دانَن سٕنٛدراوان اَدٕ گرماوان ٲسۍ آب لاگَن ٲسۍ آبہٕ پٔتلہٕ ترٛاوان ٲسِس نوٗن ترٛاوان ٲسِس بَبرِکاٹھ ترٛاوان ٲسِس یہِ یہِ ہہ یہِ یِم کَلہٕ ویٚٹھۍ ترٛاوان ٲسِس سُہ گرماوان ٲسۍ سُے آب دَپان ٲسِس کٔرۍ وُس سرٛان کَران ٲسۍ سرٛان سرٛان کٔرِتھ ٲسۍ دَپان بِہِو وًۄنۍ وٕشنیرَس وٕشنیرَس ٲسۍ بیٚہوان تَمہِ سۭتۍ تہِ اوس راحت ملان وٕنکٮ۪ن چھِ زیادٕ پہَنۍ گژھان ڈاکٹرَن نِش تَمہِ دۄہَن اوس نہٕ وٕنکٮ۪ن چھِ گَرٕ پَتہٕ گامہٕ پَتہٕ گامہٕ ڈاکٹر وٕنکٮ۪ن چھِ مان ژٕ میڈِکَل وٲلۍ تہٕ تَمہِ دۄہَن نہٕ حظ اوس نہٕ یہِ کینٛہہ تَمہِ دۄہَن ٲسۍ ہُمَے زماد کَران تہٕ راحت اوس اِنسانَس ملان وٕنکٮ۪ن